اَسہِ چھِ خۄش لَگان سِنِس منٛز ہاکھ تہِ خۄش گژھان رَنُن یہِ حظ یہِ پھول گوٗپی چھِ رَنان اَل چھِ رَنان بیٖنٕز چھِ رَنان ٹماٹَر چھِ رَنان وانٛگَن چھِ رَنان یِم چیٖز چھِ اَسہِ خۄش گژھان زیادٕ آسان مُج چھِ گۄگٕج چھِ رَنان بَم ژھوٗنٛٹھ چھِ یِم ویرَیٹی چھِ آسان نَدُر چھِ پالَک چھِ یِم چھِ زیادٕ اَسہِ خۄش گژھان یَتھ پَنٕنِس پَنٕنِس سیٖزنَس منٛز یِم آیٹَم یِم رَنٕنۍ یِتھٕے پٲٹھۍ چھِ آسان یہِ بیٚیہِ تہِ کیٚنٛہہ سبزی چھِ سبزی چھِ واریاہ کیٚنٛہہ بِنٛڈی چھِ بِنٛڈی تہِ چھِ اَسہِ گَرِ آسان تِم تہِ چھِ رَنان بیٖنٕز چھِ پھٔلۍ چھِ آسان تِم چھِ مَٹر چھِ رَنان تہٕ بیٚیہِ چھِ رَنان بَنٛدگوٗپی تہِ چھِ باضے رَنان أسۍ گازٕر چھِ رَنان اَ ٲلوٕ چھِ رَنان گَنٛڈٕ چھِ ٲلوٕ چھِ یِم چھِ رَنان تِم تہِ چھِ مَزٕدار آسان یِم